بیا تُہۍ ؤنِو مےٚ اَسہِ کوتاہ ٹایم لَگہِ مےٚ چھُ ضروٗری جاڈورا واتُن آز چھُ چہلِم اِمام حُسین ہے تَتہِ نٮ۪رِ جُلوٗس تُہۍ ؤنِو مےٚ ٹایم کوتاہ لَگہِ مےٚ کَرے کیب أمی موجوٗب بُک کیٛازِکہِ بہٕ گژھٕ جلدی واتٕنۍ تُہۍ ؤنِو مےٚ ییٚتہِ چھَا کانٛہہ بَدَل کانٛہہ روٗٹ یا کانٛہہ سڑکاہ یَپٲرۍ بہٕ جلدی ہیٚکہٕ وٲتِتھ